یِتھُے أسۍ گیمَن ہنٛز کَتھ چھِ کران أسۍ چھِ خٲلی سونٛچان مَزٕ باپَتھ اینٹرٹینمینٹ باپَتھ مَگر اَسہِ چھِنہٕ حٔقیٖقت پاے کِہیٖنۍ یُس یہِ گیم چھِ آسان یہِ چھِ اَسہِ فِزِکل مطلب لایفہِ منٛز تہِ مدتھ کران واریاہ زیادٕ مینٹسل لایفہِ مینٹل ویٚل بیٖگ مطلب دٮ۪مٲغی حالاتہٕ ٹینشن دوٗر کران اتھ منٛز یِم گیمہٕ چھِ یِوان چاہے بوڈ گیم آسن اَوُٹ ڈور گیمہٕ آسن ویٖڈیو گیمہٕ آسن سِمیلیشن گیمہٕ آسن یِم چھِ واریاہ زیادٕ مدد کران وۄنۍ اَگر أسۍ کَتھ کرو یِم اَوُٹ ڈور نیٚبرٕ یِم گی گیمہٕ چھِ أسۍ گِندان کھٮ۪ل چھِ گِندان بیٹ بال ٲسِںۍ فُٹ بال ٲسِنۍ رَنِگ ٲسِنۍ سُوِمِنگ ٲسِنۍ سرانٹھ وایِنۍ دوڈُن یہِ چھُ یہِ چھُ کاڈیو ویسکوٗلرٕچ اَسہِ یہِ مطلب سِسٹَما یُس یہِ ہاٹ دِل چھُ اَتھ چھِ ہٲ ہاٹ ریٹ وَنان یُس تَتھ ریٹ چینجٕز ضروٗرتھ چھِ آسان سُہ چھُ تَمہِ سۭتۍ اِمپروٗ گژھان واریاہ زیادٕ کیازِ کہِ اَمہِ سۭتۍ چھُ یِم سٲنۍ رَگہٕ چھِ آسان یِم چھِ اَصٕل پٲٹھۍ فٔلو کران یِم سٲنۍ رَگہٕ چھِ آسان یِم چھِ اَصٕل پٲٹھۍ واش کَڑان یِمن منٛز چھُ خوٗن دوران اَصٕل پٲٹھۍ گوٚو کَتھ کرو أسۍ یِتھُے أسۍ ویٖڈیو گیم چھِ گِندان اَمہِ سۭتۍ چھِ أسۍ فوکَس روزان یُس سٲنۍ أچھ چھےٚ آسان سۄ چھےٚ اُکنُے وٕچھان کُس کَپٲرۍ چھُ بیٚیہِ یِم اَتھ چھِ آسان یُس فَنگشن چھ کران گِندنہٕ باپَتھ اَسہِ گڑین بیٚیہِ کرو أسۍ بیاکھ مینٹٔلی وَنو أسۍ اَسہِ چھِ کیٚنہہ سِٹریس آسان ٹینشن آسان مَگر یِتھُے أسۍ گیم چھِ گِندان سُہ ٹینشن چھُ اَسہِ مۄکلان کیازِ کہِ یِتھُے أسۍ گیم چھِ گِندان أسۍ چھِ لگان گیم گِندنَس کُن أسۍ چھِ فوکَس روزان گیمہِ کُن یُس سُہ ٹینشن چھُ آسان سُہ چھُ مۄکلان یِم یِم گیمہٕ چھِ یِم چھِ واریاہ زیادٕ ضروٗری أکِس اِنسانَس خٲطرٕ